ییٚلہِ ہَساے بہٕ لۄکُٹ اوسُس شاید شےٚ سَتھ وُۂر اوسُس پتہٕ ہسا اوسُس بہٕ کَمٕے کَمٕے کَمٕے کَمٕے کَمٕے سِکیچ بناوان ڈراینٛگ کران مےٚ ہسا اوس بَڑٕ مَزٕ لَگان دِلچَسپی ہَسا ٲس مےٚ تَتھ کُن مطلب کینٛہہ بناوہہ بہٕ ییٚمہِ سۭتۍ مےٚ میٚموری ٲس گژھان تیز ٲس گژھان بہٕ ہسا اوسُس کَمٕے کَمٕے گۄڈٕ ہَساے اوس مےٚ گژھان غلط ہورٕ یورٕ پَتہٕ یُس ہَسا مےٚ بوٚڑ بوٚڑ گوس پرٛیٚکٹِس کٔرٕم زیادٕ زیادٕ ہوڑٕ گوس وارٕ وارٕ بوٚڑ یورٕ کٔرٕم تیٖژ تیٖژ پرٛٮ۪کٹِس پَتہٕ ہَسا ٲس مےٚ مطلب پَتہٕ آز ہَسا چھُس بہٕ آرام سان ہٮ۪کان کٲنٛسہِ ہُنٛد تہِ سکیٚچ بَنٲیِتھ آز چھُس بہٕ ہٮ۪کان ڈراِنٛگ بَنٲیِتھ یُس ہَسا ییٚمۍ سنٛدۍ سۭتۍ ہَس بہٕ اِنَسپایر گوس تٔمِس ہَسا چھُ ناو راجا ربی ورما یُس ہَسا اِنڈیَن نُک مطلب ہِندُستانُک نَمبَر وَن ڈرایِنٛگ آٹِسٹ چھِ تٔمِس ہَسا چھِ أسۍ وَنان فادَر آف اِنڈِیَن ماڈٲرٕن آرٹ تہِ تٔمۍ سٕنٛدۍ سۭتۍ ہَسا بہٕ گوٚوُس اِنسپایر بہٕ ہَسا چھُس آز واریاہ اصٕل ڈرایِنٛگ بَناوان بیٚیہِ چھِ اَکھ واریاہ مین چیٖز یہِ ڈرایِنٛگ بَناوٕنۍ اَتھ چھِ لگان واریاہ زیادٕ پرٛٮ۪کٹِس تہِ ہَنہِ ہنہِ گۄڈٕ اوسُس بہٕ دَپان مےٚ تَگہِ نہ مےٚ تَگہِ نہ ہُہ یہِ پَتہٕ مگر یِیٖژ مےٚ پرٛیٚکٹِس کٔر زیادٕ زیادٕ تیوٗت گوس بہٕ پَتہٕ برونٛہہ برونٛہہ